اسلام وعلیکُم وعلیکُم سلام کۄپوارِ ڈِسٹِرٛکَس منٛز حظ چھِ جاے اَکھ تَتھ چھِ وَنان کَلاروٗس حظ اَتہِ چھِ سَتہٕ بَرٕنۍ چھِ تَتھ ناو تَتہِ چھِ سَتھ دَرواز حظ سَتھ سَتو دَروازَن منٛز چھِ اَکھ دَرواز حظ گژھان روٗس حظ بہٕ اوسُس ہَتہِ لَٹہِ تور تہٕ تور تَتھ دروازَن منٛز چھُس بہٕ ژامُت سَتَن دَروازَن منٛز مگر تور چھُنہٕ ہٮ۪کان أژِتھ کِہیٖنی زیادٕ برٛونٛٹھ تَتہِ چھِ تِکیٛازِ تَتہِ چھِ اَنۍگوٚٹ حظ بیٚیہِ حظ چھِ چَمکَدَر آسان تور چھِنہٕ ہٮ۪کان زیادٕ برٛونٛٹھ حظ أژِتھ کیٚنٛہہ اَنٛگریز تہٕ آیے اور تحقیقات کَرنہِ تہٕ تِم تہِ ہیٚکہِ نہٕ زیادٕ برٛونٛٹھ گٔژھِتھ کیٚنٛہہ یہِ چھِ واریاہ بٔڑ گۄپھ حظ اہن حظ اَتھ منٛز چھِ سَتھ دَرواز حظ اَکھ دَرواز حظ چھِ گژھان روٗس پرٛانہِ زَبانہٕ منٛز حظ چھُ ووٚنمُت اَکھ دَرواز چھِ گژھان روٗس حظ